بہٕ چھَس یہِ اٮ۪ڈوایِس بہٕ چھَس یہِ وَنان تِمَن یِم سِٹاٹ کَران لیکھُن یِم یَژھان چھِ پَنُن سِکِل اِمپروٗ کَرنہٕ خٲطرٕ گۄڈنٮ۪تھ اگر ہَسا أسۍ اِنسان وٕچھو تٔمۍ سُنٛد سِکِل کِتھ پٲٹھۍ گژھِ اِمپروٗ تمہِ خٲطرٕ چھِ اَسہِ اَسہِ زَن چھُ یہِ سِکِل أسۍ چھِ لیکھان اَصٕل لیکھنہٕ اَصٕل خٲطرٕ ہَسا ٲسۍ أسۍ برٛۄمِس زَمانَس منٛز اِستعمال کَران تَتھ ہَسا ٲسۍ وَنان مَشِق مَشقہِ پٮ۪ٹھٕ ہَسا ٲسۍ أسۍ لیکھان پَتہٕ تیٚلہِ أسۍ مَشقہٕ پَتہٕ اگر ہَسا أسۍ دۄن ژۄن ؤرۍ یَن سۄ مَشِق کَرہو اِستعمال تمہِ پَتہٕ ہَسا اوس أسۍ ییٚلہِ أسۍ پَنٛنہِ کاپی پٮ۪ٹھ لیکھان ٲسۍ پَتہٕ ہَسا اوس کاپی پٮ۪ٹھ لیکھنہٕ یِوان واریاہ اَصٕل بیٚیہِ ہَسا اوس سُہ واریاہ زیادٕ سَجوُن گژھان تہٕ بہٕ ہَسا چھَس یہِ سَجَشٹ کَران یِمَن یِمَن ہَسا پَن پَنُن یہِ اَتھ وَنو أسۍ ہونہار اَصٕل بَناوُن آسہِ تِم ہَسا گَژھن گۄڈٕ یِمے کامہِ کَرٕنۍ لایِک اگر أسۍ گۄڈٕ آز وٕچھُو کٲنٛسہِ اِنسانَس منٛز چھُ آسان یہِ سِکِل تٔمِس ہَسا چھُ آسان تَگان نَقشہِ کَڑُن اَصٕل نَقشہِ خٲطرٕ ہَسا گَژھن اَسہِ کَلَر آسٕنۍ اَگَر ہَسا أسۍ کَلَر وٕچھو کَلَر تہِ ہَسا چھِ نَقشہِ خٲطرٕ اَکھ بہتریٖن چیٖز ییٚمہِ سۭتۍ سون ییٚمہِ سۭتۍ سون سِکِل ہیٚکہِ اَصٕل بٔنِتھ تہٕ بیٚیہِ ہَسا چھُ اَسہِ اَسہِ ہَسا گَژھِ ییٚمہِ سۭتۍ اَصٕل یِہٕے اَصٕل سِکِل